مےٚ ہَسا کوٚر اَز برونٛٹھ رٮ۪تھ کوٚر مےٚ شوٗز کٔرۍ مےٚ آڈَر میٖشوٗ پٮ۪ٹھ میٖشوٗ پٮ۪ٹھ ہَسا کٔرۍ مےٚ شوٗز آڈَر تَتھ ہَسا اوس پرٛایِس واریاہ کَم واریاہ کَم اوسُس پرٛایِس سُہ اوس ٹوٗ ہٮ۪نٛڈرَٮ۪نٛڈ اوس تَمیُک پرٛایِس گۄڈنٮ۪تھ کوٚر نہٕ مےٚ بِلِنٛگ کینٛہہ مےٚ دوٚپ خبر یہِ ما آسہِ فیک ویک ما آسہِ یہِ یہِ ما آسہِ کینٛہہ اَپُز وَپُز تہٕ مگر سُہ ہَسا اوس واریاہ اَصٕل پرٛوڈَکٹ بیٚیہِ ہَسا ووت سُہ آن ٹایم ہَسا ووت مےٚ سُہ یہِ ہَسا یہِ گَرٕ یہِ ہَسا یہِ لوکیشنہِ پٮ۪ٹھ پرٛاپَر لوکیشنہِ پٮ۪ٹھ تہٕ آڈَر ہَسا بیٚیہِ ہَسا اوس اَتھ فیسلٹی تَتھ اوس سی او ڈی کیش آن ڈِلؤری اوپشَن تہِ ہَسا اوس اَتھ اٮ۪ویلیبٕل تہٕ مےٚ ہَسا تھوٚو گۄڈٕنٮ۪تھ تَتھ کیش آن ڈِلؤری مےٚ دوٚپ کیٛاہ پَتہ مےٚ چھِںہٕ میٖشووَس اَتھ متعلق چھِنہٕ بوٗزمُت کینٛہہ مگر سُہ ہَسا اوس واریاہ اَصٕل چھِ یہِ ہَسا یہِ پرٛوٚڈکٹ اوس یا میٖشوٗ ہَسا چھِ واریاہ اَصٕل یہِ ہَسا یہِ آنلاین کَمپٔنی اَکھ تہٕ بوٗٹھ تہِ ہَسا اوس واریاہ اَصٕل تہٕ بہٕ ہَسا چھُس وٕنۍکٮ۪س تہِ سُہ بوٗٹھ یوٗز کَران تہٕ آنلی اوس تَتھ پرٛایِس خٲلی ٹوٗ ہٮ۪نٛڈرَٮ۪نٛڈ رُپیٖز سُہ ہَسا اوس لوفرُک بوٗٹھ بہٕ ہَسا چھُس لوفَر شوٗز لاگان زیادٕ لوفرُکُے بوٗٹھ اوس سُہ تہٕ تَمہِ ہَسا گٔے اَتھ کٲم سُہ ہَسا چھِ مےٚ وٕنۍکٮ۪س تہِ لٲگِتھ تہٕ واریاہ ہَسا باسیو مےٚ سُہ آمُت تَمِچ ڈِلؤری تِہِنٛز ٹایمَس پٮ۪ٹھ بیٚیہِ ہَسا ٲس پیکِنٛگ تَتھ واریاہ اَصٕل سُہ ہَسا اوس بَڑٕ ڈیٖسٮ۪نٛٹ آیَس یِمو پے یِمو پیک کوٚرمُت تہٕ واریاہ مُتٲثر سا گوٚو تَمہِ سۭتۍ واریاہ بہتریٖن بہتریٖن اوس سُہ تَمیُک سُہ یہِ ہَسا یہِ تَمیُک سُہ ییٚمہِ دۄہ مثال میٚٹیٖریَل لٲگِتھ اوس بوٗٹَس سُہ ہَسا اوس واریاہ اَصٕل مےٚ دوٚپ یہِ آسہِ ٹوٗ ہٮ۪نٛڈرَٮ۪نٛڈ رُپیٖز اَتھ ما آسہِ کینٛہہ تھوڑا یہِ ما آسہِ کینٛہہ وٕسِتھ کالٹی ہُنٛد مگر سُہ ہَسا اوس واریاہ اَصٕل بہٕ ہَسا گووُس مُتٲثر واریاہ آینٛدٕ تہِ اگر مےٚ آسہِ کینٛہہ کَرُن تہٕ ہٮ۪کو تَمہِ ساتہٕ حظ آڈَر کٔرِتھ